ہیلو وعلیکُم السَلام

کَتھ جایہِ چھُو بَڈگامی چھا کِنہٕ بڈگامہِ نٮ۪بر چھُ چلو یِمو کیٚنٛہہ چھُنہٕ پرواے صُبحَن نہٕ کیٚنٛہہ کٲلۍکٮ۪تھ یِمَو دِموس نظر پَتہٕ وَنو بہٕ أتھی کیٛاہ چھُس کَرُن ٹھیٖک چھُ ٹھیٖک